ہیٚلو اسلام علیکُم ڈاکٹر صٲب حظ چھُس بہٕ وَن حظ کیٛاہ حظ دٔلیٖل اَچھا دوا کھیٚوٕ حظ کیٚنٛہہ اَچھا زُکام تہِ چھُوا حظ آ وۅنۍ کھیٚزیٚو تیٚلہِ سِٹریٖزِن تہٕ بیٚیہِ أنۍزیٚو کیٚپیکس دوا بوتل اکھ آ اَمہِ سۭتۍ گَژھِ فَرَق بوتل چیٚزیٚو دۅہَس ترٛیہِ لَٹہِ اَکھ اَکھ ٹھانٛڈٕ تہٕ بیٚیہِ کھیٚزیٚو ٹیبلٹ اَکھ اَکھ اِنشاء اللہ گَژھِ فَرَق